بہٕ کھٔژٕس آز أکِس ٹرینہِ سۄ آیہِ گۄڈٕنیٚتھٕے لیٹ تَتھ منٛز اوس واریاہ موٚکُر مُشُک تہِ یِوان تَتھ منٛز ٲسۍ واریاہ خراب پیسنٛجَر تہِ یِمَن زَن سوارِ چھِ وَنان تَتھ منٛز ٲس سیٖٹہٕ تہِ تمِچ ژھٔنمژ تَمیُک اِنجن تہِ اوس واریاہ شور کران تتھ منٛز اوس نہٕ ہیٚکان کانٛہہ سوارِ آرام کٔرِتھ تتھ اوس واریاہ سوارِ تہِ بٔرِتھ تَتھ اوس واریاہ کم سٔروِسز مۄیسر تَتھ منٛز ٲسۍ عجیٖب و غریٖب واقعہ تہِ گژھان